پرٛٮ۪تھ کُنہِ قومَس پرٛٮ۪تھ کُنہِ جایہِ چھِ پَنٕنۍ پنٕنۍ سَقافت پَنُن پَنُن تہذیٖب تہِ تمدُن یوٚتام زَنہٕ ڈانٕس کَرنُک سوال چھُ مےٚ چھُنہٕ ذٲتی طور باسان زِ اَمہِ سۭتۍ ہٮ۪کوکھ أسۍ لُکھ پانہٕ ؤنۍ نزدیٖک أنِتھ باقی کیٛاہ آسہِ اَتھ منٛز زِ مگر یوٚتام بہٕ زانان چھُس زِ مےٚ چھُنہٕ باسان زِ امہِ سۭتۍ کیٛاہ ہٮ۪کن لُکھ نزدیٖک یِتھ نَزدیٖک ہٮ۪کن لُکھ پنٛنہِ ماے محبت سۭتۍ پانہٕ ؤنۍ اکھ أکِس سۭتۍ مِلن سار سۭتۍ روٗزِتھ تہٕ تمہِ کہِ ذٔریعہٕ ہٮ۪کن لُکھ پانہٕ ؤنۍ اَکھ أکِس سۭتۍ یُس زَن چھُ نزدیٖک ہٮ۪کن تِم اکھ أکِس سۭتۍ